گانٛدَربَلَس منٛز چھِ واریاہ سوارِ گاڑِ لوکَل ٹرٛانٛسپورٹ تَتھ منٛز چھِ سوما چھُ بَس چھِ میٹَن ڈار چھِ رِکشا چھِ یِمو سۭتۍ چھِ واریاہ سہوٗلیت میلان اَسہِ عام نَفرَن یِم گانٛدَربَلٕکۍ روزان وٲلۍ چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ گژھنَس تِم چھِ واریاہ سہوٗلیت یِوان ٹایم چھِ بَچان تَمہِ سۭتٮ۪ن آ تہٕ بیٚیہِ چھِ آ کُنہِ تہِ جایہِ ہٮ۪کان گٔژھِتھ یِمو وَجہ سۭتۍ بیٚیہِ چھِ یِم چھِ گانٛدربَلَس منٛز چھِ زیادٕ پَہن چھِ اَسہِ یہِ سون گام چھُ اَتہِ چھِ زیادٕ پَہن سوما پَکان تہٕ بیٚیہِ تِمَن خٲطرٕ چھِ آسان ٹھیٖک یِمَن نہٕ گرِ چھُ لو آسان پَنُن پَنٕنۍ سَوٲرۍ کِہیٖنٛۍ بایِک چھِنہٕ آسان گٲڑۍ چھِنہٕ آسان تِم چھِ یِمَے زیادٕ یِمنٕے زیادٕ پریفَر کَران یِمنٕے منٛز کھَسان سومہَن منٛز رِکشاہَن منٛز بَسَن منٛز